اَگَرٕے أسۍ کَتھ کَرو سانہِ رَننُک رِواج یُس زَن اَز گَرَن منٛز چھُ سُہ چھُ اَز پرٛیشَ کُکَر چُھ یوٗز یِوان کَرنہٕ اِستعمال یِوان کَرنہٕ سانٮ۪ن گَرَن منٛز سانہِ ماجہِ بٮ۪نہِ کَرَن پرٛیشَر کُکَر اِستعمال سِیُن رَننہٕ خٲطرٕ بَتہٕ رَننہٕ خٲطرٕ ییٚمہِ سۭتۍ زَن تِمن ٹایمٕچ واریاہ زیادٕ گَژھان چھِ جَلدی رَننَس منٛز دۄن گٲنٛٹَن ڈایَن گٲنٛٹَن ہٕنٛز کٲم چھِ تِم گٲنٛٹَس منٛز کَران مگر اگر أسۍ وٕچھو یَپٲرۍ آز برٛوٚنٛٹھ پانٛژھ وٕری دٕہ وٕری اوس سانٮ۪ن گَرَن منٛز یِوان رَننہٕ کُھلہٕ بانَن منٛز دیٖگچہٕ یِمَن زَن وَنان ٲسۍ ہَر کانٛہہ بَتہٕ ٲستَن یا سِیُن ٲسِن سورُے اوس یِوان یِمنے منٛز تَیار کَرنہٕ یَتھ زَن واریاہ زیادٕ مَزٕ اوس آسان واریاہ زیادٕ لَطافت ٲس تَتھ کھٮ۪نَس منٛز یِون صحتیاب تہِ اوس سُہ کھٮ۪ن آزکل اگر أسۍ وٕچھو یِم زَن یِم پرٚیشَر کُکُر چھِ یِوان ہَر کُنہِ کامہِ منٛز اِستعمال کَرنہٕ سانٮ۪ن گَرَن منٛز آز مَزا تہِ چھُنہٕ یَوان یَمن منٛز اَمہِ کِس اَتھ رَننٕکِس اَنٛدازَس منٛز کانٛہہ مَزا چھُنہٕ یَوَان پَتہٕ اَتھ کھٮ۪نَس سانٮ۪ن گَرَن منٛز اَگر وٕچھو یِم زَن سٲنۍ گَرِکۍ یوٗز ٲسۍ کَران یِم اِستعمال ٲسۍ کَران یِم پٕتۍلہٕ رَننہٕ خٲطرٕ آز تہِ چھ یِوان کَرنہٕ یُس زَن سون وازوان خانٛدَر چھُ آسان اسہِ یا کانٛہہ تِژھ فَنٛکشَنا چھ آسان اسہِ گَرِ پَژھٮ۪ن ژورَن چھُ آسان یُن خَتمہٕ شٔریٖف چھُ آسان یُن أسۍ چھِ تَمہِ خٲطرٕ یِمےٕ دیٖگچہِ یوٗز اِستعمال کَران اَصٕل پٲٹھۍ رَنان فُرصت سان گَژھان تیار یِمن دیٖگچن منٛز یُس زَن أسۍ پتہٕ اصٕل پٲٹھۍ کھٮ۪وان چھ ییٚمیُک مَزٕ زَن اَلگے آسان چھُ واریاہ زیادٕ لَطافت تہِ فٲیدٕ منٛد کھٮ۪ن چُھ یِمن منٛز تیار گَژھان یِمن دیٖگچن منٛز مگر یپٲرۍ اگر أسۍ وٕچھو ٹایِمَس کُن ٹایِم چھُنہ کٲنٛسی نِش ہَر کانٛہہ چُھ دَپان جلدی گژھِ گَژٕھنۍ ہَر کُنہِ کامہِ منٛز

زَن یُس زَن بوٚڈ اَکھ فٲیدٕ دِوان چھِ یِم پرٚیشَر کُکَر گیس چھ یِم بَچاوان اسہِ ٹایِم چھِ سون بَچاوان یا صفٲیی سان چھِ یِمن منٛز یِوان رَننہٕ یُس زَن نہٕ یِمن دیٖگچَن منٛز تِیوٗت صاف پٲٹھۍ اوس یِوان اسہِ رَننہٕ کھٮ۪نہٕ پَتہٕ تِیوٗت تہِ کیٚنٛہہ